ہیلو وعلیکم السلام ٹھیٖک چھُوا آ شُکُر حَمُد تُہۍ کَم حظ چھِو اچھا اچھا اچھا اچھا تِم کَتہِ چھِو کَتہِ پٮ۪ٹھ چھِو

اچھا آ ؤنِو ؤنِو گامَس کیٛاہ چھُ ناو کَتہِ پٮ۪ٹھ چھِو تُہۍ اچھا اچھا ٹھیٖک ؤنِو حظ کیٛاہ چھُ مَسلہٕ بِلکُل بِلکُل اہن سا ووٹ ترٛٲیوٕ خَبَر کَس تہٕ وۄنۍ کٔرِو اَز فون ؤنِو ؤنِو کینٛہہ چھُنہٕ ہے اَپٲرے ہایوے چھُ تۄہہِ تۄہے ہایوے چھُو اَتھ اچھا اچھا اچھا اچھا اَدٕ تَتھَے پَرُس کَرنٲو کٲم سُہ چھا وٕنہِ تِیُتھُے اچھا کَمِچ اچھا آبُک آبُک اچھا اچھا آ آبَس چھِ آز اَتھ کٲم چَلان آبَس چھِ آز اَتھ کٲم چَلان اَتھ چھِ اَنان واریاہ ہیٚرِ پٮ۪ٹھ اَنہِ اَسہِ اَتھ پایِپہٕ رٮ۪ش نگرٕ پٮ۪ٹھ اوٚنُکھ اَتھ آز سَپلاے کانٛہہ مَسلہٕ چھُنہٕ آب واب یی تۄہہِ فٔسٹ کَلاس آبُک چھِنہٕ کانٛہہ مَسلہٕ وَنہِ کینٛہہ ٹایِمَس کٔرِو تُہۍ بیٚیہِ صَبٕر صحیح صحیح نہ نہ آبُک چھُ مَسلہٕ کِہیٖنۍ چھُنہٕ اَتھ پٮ۪ٹھ دِ دِمو اَتھ دِمو نظر اَتھ وٕچھو اَتھ کرو کینٛہہ نَتہٕ کینٛہہ کانٛہہ مَسلہٕ چھُنہٕ نہ نہ بِلکُل یہِ چھِ یہِ چھُ صحیح اَمہِ برٛونٛٹھ تہِ اوس کَران اَتہِ پٮ۪ٹھ نفر فون ہے آبٕچ چھِ اَسہِ پَرٛابلِم آبٕچ چھِ قِلَت آب چھُ وۄنۍ مگر یہِ چھُ خَراب تہٕ کانٛہہ چھُنہٕ مَسلہٕ اَتھ دِمہو نظر اَتھ وٕچھو کیٛاہ کَرو آبُک چھِنہٕ فِکِر کانٛہہ ہے گِرٛڈٕے یے تھوٚو أتی یَن وۄنۍ کیٛاہ کَرٕہا تُہُنٛدِس لِحاظَس گِرٛڈ تھوٚو أتی یَن اَمے موٗجوٗب مےٚ دوٚپ ووٹ چھِو بیٚسٕے ترٛاون ؤلِو فیسلٹی دِمو تۄہہِ تہِ کیٛاہ یاد روزِوُ وۄنۍ چھُنہٕ کانٛہہ مَسلہٕ آبُک مَسلہٕ چھُو تۄہہِ بیٚیہِ چھُو یہِ کوچُک ووچُک کیٛاہ چھُو تۄہہِ یہِ مَسلہٕ اَتھ پٮ۪ٹھ وٕچھو اَتھ دِمو نَظر اَتھ ٲس اَکہِ ترٛٲومٕژ سٮ۪نٛکشین حظ چھُ گوٚمُت اَتھ دِمو نظر ڈی سی صٲبَس تہِ کَرٕ بہٕ فون تہٕ کینٛہہ چھُنہٕ پَرواے اچھا اچھا کینٛہہ چھُنہٕ پرواے تُہۍ وٕنۍ تُہۍ تہِ کٔرۍزیو کٲم تُہۍ لیٖکھزیو اٮ۪پلِکیشَن اَکھ تَتھ منٛز دِیٖزیو تُہۍ مےٚ یہِ لیٖکھِتھ کَتہِ نَس کیٛاہ پرٛابلم چھَنا تہٕ یہِ کَرو مَسلہٕ حَل کانٛہہ چھِنہٕ فِکِر ٹھیٖک چھا چلو چلو کینٛہہ چھُنہٕ شُکرِیہ شُکرِیہ شُکرِیہ خَبر دِنہٕ خٲطرٕ چلو وۄنۍ ترٛٲیزیو ووٹ ییٚمہِ پھِر اَسے چلو تُلِو تُلِو چَلو آ بی جے پی کٔرۍزِہون کامیاب بس بس بی جے پی کٔرۍزِہون تُہۍ کامیاب اَتہِ ییٖتِس کالَس بی جے پی روزِ تۄہہِ تہِ روزیو نہٕ کانٛہہ پَریشٲنی چلو چلو چلو ٹھیٖک چلو